اگر أسۍ کتھ کرو پنٕنِس ایرِیاہس منٛز ییٚتہِ چھُ اکھ دانہِ نٮ۪ران بیٚیہِ چھُ نٮ۪ران ویٖٹ بیٚیہِ چھُ نٮ۪ران مسٹٲڑ یتھ زن کٲشِر پٲٹھۍ ونان تِلہٕ گۄگُل تیٖل بیٚیہِ چھُ سون یِم ژوٗنٹھۍ تہِ چھِ ییٚتہِ نٮ۪ران بیٚیہِ چھُ نٮ۪ران گلاس تہِ چھِ نٮ۪ران واریاہ چِیز یِم زن ییٚتہِ نٮ۪ران بادم چھِ نٮ۪ران ٲر چھِ نٮ۪ران بیٚیہِ چھُ بیٚیہِ چھِ ونان اۭں یُس زن سیوٗٹیبٕل ڈِفرنٹ کراپٕس سُہ چھُ بہار ییٚتہِ کشیٖرِ منٛز